اَسلامُ علیکُم ورحمتُہ اللہِ وَبَرکاتُہ بہٕ چھس بَنڈپورِ روزان سون یہِ ریلِجَن چھِ اِسلام امہِ سۭتۍ چھِ أسۍ دَپان چھِنہ سٲنۍ نٮ۪صفہٕ ایٖمان چھِ صفٲیی چھِ نٮ۪صفہٕ ایٖمان ییٚلہِ أسۍ پنٛنِس پانَس تھاوو صفٲیی تیٚلہِ ہٮ۪کو أسۍ ییٚلہِ اَسہِ پَنُن پان صاف آسہِ تیٚلہِ ہٮ۪کو أسۍ نٮ۪ماز پٔرِتھ قرآنِ شریٖفَس تھپھ کٔرِتھ ییٚلہِ أسۍ اَتھ کیٛاہ وَنان بہٕ دِمہٕ گۄڈٕ مِثال بہٕ چھَس پَران دَرس بہٕ چھَس پَران دارالعلوم ییٚلہِ بہٕ صُبُحٲے وۄتھان چھَسہٕ سُلے نماز پَرنہِ اگر نہٕ کانٛہہ صُبحٲے نٮمز پَرِ کِہیٖنۍ بہٕ دِمہٕ پَنٕنۍ مِثال اگر نہٕ بہٕ صُبحٲے نٮ۪ماز پرٕ کِہیٖنۍ دۄہَس چھِ مےٚ باسان اورٕ یورَے بہٕ چھَس آسان اورٕ یور کَتھٕ کَران دٮ۪ماغ چھُ آسان خراب گوٚمُت امہِ سۭتۍ چھُ اَسہِ سون یہِ ذہن روزان تازٕ ییٚلہِ أسۍ صُبحٲے وَتھو صُبحٲے پَرو نٮ۪ماز اَصٕل مح گٔژھۍ کٲم کَرٕنۍ وۄتھُن تہجُدَس تہجُد سۭتۍ چھِ نٮ۪ماز یُس تہجُدٕچ نٮ۪ماز چھِ آسان سۄ چھِ آسان واریاہ خوٗبصوٗرَت ییٚلہِ أسۍ صُبحٲے وۄتھان چھِ پَتہٕ چھِ أسۍ پَران تہجُدٕچ نٮ۪ماز یہِ تَمہِ سۭتۍ چھُ مایِنڈ گژھان واریاہ زیادٕ فرٛٮ۪ش بیٚیہِ چھِ تَمہِ سۭتۍ بٕتھِس روشنی یِوان بٕتھِس چھِ یہِ روشنی یِوان تَمہِ سۭتۍ وۄنۍ اگر صُبحٲے تہجُدَس ہیٚکہِ نہٕ ؤتھِتھ کِہیٖنۍ صُبحٲے چھس پَرٕنۍ قزا وَرٲے نٮ۪ماز قزا گٔژھۍ آسٕنۍ گَژھنَے تہٕ نٮ۪ماز گٔژھ آسٕنۍ أمۍ پرمٕژ صُبحٕچ نٮ۪ماز صُبحٕچ نٮ۪ماز سۭتۍ چھِ أسۍ دِل پھۄلان دۄہَس خۄش روزان خۄش ہٮ۪کو تَمہِ سۭتۍ روزان یہِ دٮ۪ماغ روزان ٹھیٖک بیٚیہِ چھِ أسۍ پَرٕنۍ ضروٗری چھِ نٮ۪مازِ پَتہٕ پَرُن سورہ یاسیٖن صُبحٲے پَرُن سورہ یاسیٖن نٮ۪مازِ پَتہٕ تمہِ سۭتۍ چھِ اَسہِ سہ سٲنۍ ضُروٗرَت سٲرٕے گَژھان دۄہَس پوٗرٕ سون دٮ۪ماغ چھُ روزان فِٹ أسۍ ہٮ۪کان فِزِکٔلی تہِ فِٹ روٗزِتھ ییٚلہِ أسۍ پَکو ٹٕکو یا دٮ۪ماغَس مَنٛز چھِ آسان یہِ نہ مےٚ پٔر صُبحٲے نٮ۪ماز بہٕ ہٮ۪کہٕ وۄنۍ ہیٚکہٕ بہٕ آرام سان مطلب مےٚ ہیٚکہِ کانٛہہ تہِ کٲم گٔژھِتھ اگر کانٛہہ تہِ لۄکٕٹ کٲم سارے ضروٗرت آسہِ کیٚنٛہہ آسہِ مےٚ چھِ ہُتٮ۪تھ یہِ یہِ دٮ۪ماغَس منٛز تھاوٕنۍ یہِ یقیٖن سان پَرُن صُبحٲے سورہ یاسیٖن پَتہٕ تھاوُن دٮ۪ماغَس منٛز یہِ نہ بہٕ کَرٕ یہِ کٲم مےٚ گژھِ کٲم کیازِکہِ مےٚ چھِ صُبحٲے پٔرمٕژ سورہ یاسیٖن مےٚ چھِ نٮ۪ماز پٔرمٕژ قرآنِ شریٖفَس تھپھ کٔرمٕژ آز ہیٚکہِ نہٕ مےٚ خۄدا صٲب پَتھر ترٛٲیِتھ کِہیٖنۍ ویسے چھُنہٕ سُہ کٲنسے ترٛاوان پَتھر لیکِن یقیٖن گَژھِ آسُن یقیٖن سان اَگر أسۍ پَرو بیٚیہِ چھِ گَژھان کٲم پانٛژھ ٹایم نٮماز پَرنہٕ سۭتۍ چھِ أسۍ روزان فِٹ بیٚیہِ کِتھ پٲٹھۍ وَنان چھِ بہٕ روزان أسۍ ٹھیٖک اَصٕل پٲٹھۍ دۄہَس صُبحٲے پَرو أسۍ نٮ۪ماز روزو أسۍ فرٛٮ۪ش پَتہٕ أسۍ ییٚلہِ اَکہِ بَجہِ أسۍ نٮ۪ماز پَرو أسۍ کَرو کٲم چھَلو أسۍ بُتھ بُتھ تہِ گژھان صاف بیٚیہِ کھۄر تہِ صاف اَتھٕ تہِ صاف کَن تہِ صاف مَس تہٕ صاف سورُے روزان صاف بُتھ چھٔلِتھ بہٕ حظ چھَس دارالعلوم پَران ییٚلہِ أسۍ تور گَژھان چھِ دارالعلوم پَتہٕ چھِ أسۍ تَتہِ یہِ اَکہِ بَجہِ نٮ۪ماز لاگان کوٗتاہ مَزٕ چھِ یِوان أسۍ سٲری کورِ چھِ أسۍ پَران یہِ لاگان نٮ۪ماز تَتہِ عمل کَرٕنۍ چھِ واریاہ ضوٚرَتھ آسان اَسہِ چھِ تَتہِ مُفتی صٲب مُفتی جاوید صٲب أکِس ناو بیٚکِس ناو مُفتی ساجِد صٲب واریاہ زیادٕ اَصٕل پَتہٕ سہٕ اَسہِ چھِ پرنان میڈمٕے تَتہِ قرآن مگر یہِ مُفتی یہِ مُفتی جاوید صٲب چھِ آسان کَمرَس مَنٛز تمہِ ساتہٕ چھُ آسان سارون کورٮ۪ن کَرُن پَردٕ اَسہِ چھِ آسان ہمیشہ کے لیے پَردَے کٔرِتھ لیکِن أچھِ چھِ آسان اَسہِ نَنہِ پَتہٕ چھِ ییٚمہِ ساتہٕ مُفتی صٲب چھِ وَنان پَردٕ کٔرِو ییٚلہِ سُہ اَژان چھِ کَمرَس مَنٛز پَتہٕ چھِ أسۍ والان سُہ پٔٹ تہٕ بۄن تمہِ مَنٛز تمہِ مَنٛز چھِنہٕ یِوان اَتھہِ پَتہٕ کِہیٖنۍ تٔمِس چھِ سُہ زَدٕ یِم چھِنہٕ آسان یَپٲرۍ کٔرِتھ أچھنہٕ تِم پَچہِ چھِ أسۍ والان بۄن پَتہٕ چھِ أسۍ تِمو زَدو مٔنٛزۍ تھوڑا یِوان اَتھِ یُس مُفتی صٲب تور چھِ کَمرَس مَنٛز اَژان واریاہ زیادٕ نوٗر پھٔتۍ چھِ تٔمِس حظ بٔتھِس پٮ۪ٹھ واریاہ زیادٕ اصل حظ سُہ تمہِ پَتہٕ گَژھو کٲم دِگرِس ییٚلہِ أسۍ بُتھ چھَلو تمہِ ساتہٕ تہِ گژھان فرٛٮ۪ش دٮ۪ماغ ییٚلہِ أسۍ قرآن شریٖفٕچ تِلاوت کَران چھِ تمہِ سۭتۍ چھِ واریاہ زیادٕ فرٛٮ۪ش روزان دٮ۪ماغ بیٚیہِ حظ چھِ ژیٖر پَران یہِ ییٚلہِ کھۄفتَن یہِ پَرو ییٚمہِ ساتہٕ یہِ اَتھ کیاہ وَنان مَغرِب نٮ۪ماز چھِ وَنان شام نٮ۪ماز ییٚلہِ پَران أسۍ چھِ تَمہِ ساتہٕ چھِ تسبیح پَرو أسۍ اَستغفر اللہ کَرو أسۍ واریاہ پھِرِ أتی پَرو بیٚیہِ حظ آز چھِ واریاہ زیادٕ مُصیٖبت یِمَن بِچارٮ۪ن فَلسطیٖن تَتھ قبلَس چھِ ہٮ۪وان قبضہٕ کَرُن یُس اَسہِ گۄڈنیُک قبلہٕ اوس تَتھ چھِ ہٮ۪وان تِمَن خٲطرٕ تہِ چھِ دُعا کَران حظ شام پَتھ کُن چھِ گَژھان واریاہ زیادٕ سُہ دُعا قبوٗل تمہِ ساتہٕ واریاہ ٹایِم محفوٗظ چھِ آسان سُہ ٹایم واریاہ اصٕل ٹایم آسان تمہِ ساتہٕ تَمہِ سۭتۍ روزِ اَسہِ دٮ۪ماغ فِٹ بیٚیہِ گژھِ بیٚیہِ حظ گژھِ صُبحٲے کران ییٚلہِ أسۍ قرآن شہ شریٖفَس تٔلی تِلاو کرو دۄہَس دۄیہِ ترٛیٚیہِ پھِرِ تمہِ سۭتۍ تمہِ سۭتۍ روزِ اَسہِ دٮ۪ماغ فِٹ کیازکہِ اَسہِ چھِ اَسہِ چھُ دیُن زیادٕ ٹایم اَصلی یَتھ کُن ٲخرَتَس کُن أسۍ آے یور دُنیا یَتھ دُنیاہَس پٮ۪ٹھ اَسہِ پَزِ زیادٕ وقت دیُن یوکُن ٲخٕرَتَس کُن اَسہِ پَزِ نہٕ زیادٕ دُنیاہَس کُن دیُن کِہیٖنۍ کیٛازِکہِ اَسہِ چھِ پَگاہ یی وَل یہِ أسۍ ییٚتہِ عملہٕ کَرو تہِ آسہِ اَسہِ پَگاہ سۭتۍ اَسہِ آسہِ نہٕ یِم ڈگری سۭتۍ کِہیٖنۍ اگر أسۍ یہِ ڈگری خَبر کوٗتاہ تہٕ کَرو یہِ حظ آسہِ نہٕ اَسہِ پگاہ سۭتۍ حظ کِہیٖنۍ حظ اَسہِ آسہِ سُے پَگاہ سۭتۍ اَسہِ ییٚتہِ عملہٕ آسَن کَرِمَژٕ یِم اَسہِ قبوٗل آسَن نٮ۪ماز گٔمژٕ تِم آسَن اَسہِ سۭتۍ بیٚیہِ بیٚیہِ حظ پَزِ اَسہِ اَصٕل پٲٹھۍ خۄش روزُن کٲنٛسہِ ہُنٛد دِل نہٕ دُکھاوُن ہُہ نہٕ کَرُن کٲنٛسہِ ہُنٛد دِل دُکھا اَگر کٲنٛسہِ آسہِ دِل دُکھومُت کُنہِ اَکہِ پینٛتہِ سۭتۍ تَمہِ سۭتۍ ہٮ۪کو نہٕ أسۍ زٕہٕنۍ تہِ سون دٮ۪ماغ ہیٚکہِ نہٕ زٕہٕنۍ تہِ فِٹ روٗزِتھ توٚتام یوٚتام نہٕ تٔمِس معٲفی ہیٚیہِ یوٚتام نہٕ سُہ تٔمۍ سٕہ ناراضگی دوٗر گژھِ توٚتام ہیٚکہِ نہٕ زٕہٕنۍ تہٕ سکوٗنٕچ نیٚنٛدٕر ہیٚکہِ نہٕ تٔمِس زٕہٕنۍ یِتھ تٔمِس اِنسانَس یُس یہِ بیٚکہِ سُنٛد دِل آسہِ دُکھاوان اَسہِ حظ چھِ واریاہ فہِ أسۍ چھِ ہٮ۪کان واریاہ فِزِکٔلی فِٹ روٗزِتھ نٮ۪مازِ پانژو سۭتۍ قرآن شٔریٖفٕچ تِلاوت کَرنہٕ سۭتۍ بیٚیہِ خۄش سان بیٚکِس سۭتۍ کَتھ کَرنہٕ سۭتۍ ہٮ۪کو أسۍ واریاہ زیادٕ فِٹ روٗزِتھ اَصٕل پٲٹھۍ